شُکرِیا تُہُند تۄہہِ واتنووُس بہٕ پَنٕنہِ جایہِ پٮ۪ٹھ مَگر مےٚ نہ حظ چھُ نہٕ وٕنکینس فونَس منٛز پوٛنسہٕ کِہینۍ نہ چھُ مےٚ اٮ۪کاونٹَس منٛز وٕنکینس پوٛنسہٕ اَگر حظ بہٕ تۄہہِ یِتھے کَنۍ کیش دِمو نَقد پوٛنسہٕ دِمو تُہۍ رٔٹوا تِم نَقٕد پوٛنسہٕ آن لاین چھُم نہٕ وٕکینس نہ فونَس منٛز کیٚنٛہہ نہ چھُم اٮ۪کاونٹس منٛزٕے کیٚنٛہہ بہٕ ہٮ۪کہٕ نہٕ وٕنکینس آن لاین تۄہہِ پوٛنسہٕ دِتھٕے اَوے کِنۍ چھُ سو وَنان بہٕ ہٮ۪کا نَقٕد تۄہہِ پونسہٕ دِتھ تاکہِ تُہۍ دِیو مےٚ اَتھ اورٕ پھُٹووٹ تہِ تاکہِ مےٚ لگہِ سُہ برونہہ کُن ضۄرت اَگر تۄہہِ نِش چھ تہٕ تُہۍ دِیو مےٚ تیلہِ بہٕ دِمو تۄہہِ نَقدٕے پوٛنسہٕ کیازِ مےٚ چھُ نہٕ وٕنکینس بینکس منٛز کانہہ پونسے نَقٕد چھُ مےٚ مَگر پھُٹووٹ چھُم نہٕ کِہیںۍ تَوے چھُ سو بہٕ تۄہہِ وَنان اَگر تُہۍ مےٚ پھُٹووٹ دِیو تۄہہِ تہِ لگہِ بَکار تہٕ مےٚ تہِ ای بَکار